یُس میٛٲنۍ نظر چھِ یُس أسۍ مطلب گرٛوپ ٹرٛاولِنٛگ چھِ کران تَتھ منٛز چھِ سُہ چھِ اَکھ اٮ۪کٕسپیٖریَنٕس آسان تَتھ منٛز چھِ أسۍ پَنٛنٮ۪ن دوستَن سۭتۍ مَزٕ واریاہ تُلان یوٗتاہ نہٕ أسۍ باقِیَن سۭتۍ ہٮ۪کان مَزٕ تُلِتھ کِہیٖنۍ یُس پَنٕنۍ دوس چھِ تِمَن سۭتۍ ہٮ۪کَو أسۍ یِم کیٚنٛہہ مزاق کٔرِتھ ہَر کُنیُک مزاق کٔرِتھ کُنہِ تہِ جایہِ گٔژھِتھ کیٚنٛہہ تہِ وٕچھِتھ سُومِنٛگ کٔرِتھ ہُہ کٔرِتھ یہِ ہیٚکہِ واریاہ چیٖز کٔرِتھ ہوٹلَن پٮ۪ٹھ ہٮ۪کَو بَتہٕ کھٮ۪تھ مَزٕ تُلو آر مطلب پارٹی ہٮ۪کَو کٔرِتھ البتہ یُس أسۍ کُنُے زوٚن چھِ مطلب ٹرٛاوٕل کران تَتھ منٛز چھِنہٕ تیوٗت مَزٕ لگان کِہیٖنۍ اِنسان چھِنہٕ گژھان بور مگر تَتھ منٛز تہِ چھِ اَکھ فٲیِدٕ یہِ زِ اِنسان چھِ وٕچھان نٔے نٔے پیٖپٕل نٔے نٔے شخص وٕچھان تہٕ تَمہِ سۭتۍ تہِ اِنسانَس اٮ۪کٕسپیٖریَنٕس گژھان یُس وۄنۍ پَنٛنِس خانٛدارنہِ یا کورِ نیٚچو شُرٮ۪ن وُرٮ۪ن سۭتۍ چھُ اِنسان ٹرٛاوٕل کران تہِ تَتھ منٛز چھِنہٕ ہٮ۪کان تیوٗت مَزٕ تُلِتھ کِہیٖنۍ اِنسان چھِنہٕ ہٮ۪کان ہوکُن نظر دِتھ یوکُن نظر دِتھ اِنسان ہٮ۪کہِ نہِ مطلب کِہیٖنۍ کھٮ۪تھ خانٛدارنہِ ورٲے شُریو وَرٲے یوٗتاہ اِنسانَس مَزٕ چھِ لگان دوستَن سۭتۍ ٹرٛاوٕل کَرنَس دوستَن سۭتۍ چھِ واریاہ مَزٕ لگان ٹرٛاوٕل کَرنَس سٲلِم اِنسان چھِ یَژھان پرٛٮ۪فَر چھِ کران یی زِ أسۍ کَرہو پَنٛنٮ۪ن دوستَن سۭتۍ ٹرٛاوٕل أسۍ گژھو نٮ۪بَر أسۍ گژھو چکرَس واریاہَن واریاہَن جایَن مگر یُس وۄنۍ ییٚمِس وۄنۍ خانٛدارٮ۪ن آسہِ تٔمِس چھِ خانٛدارٮ۪ن ضٔروٗری تُلٕنۍ سۭتۍ ییٚمِس نہٕ وۄنۍ کٕہیٖنۍ آسہِ سُہ چھِ الگ کُنُے زوٚن گژھان تٔمِس تہِ آسہِ نہٕ مَزٕ لگان کِہیٖنۍ سُہ تہِ آسو پتہٕ ییٚمہِ ساتہٕ سُہ چکرَس گژھان آسہِ تَمہِ ساتہٕ تہِ سُہ تہِ آسہِ وٕچھان پَتہٕ نٔے نٔے لُکھ البتہٕ ییٚمِس وۄنۍ دوس آسَن پَنٕنۍ سۭتۍ تِم ہٮ۪کَن کُنہِ تہِ جایہِ گٔژھِتھ تِم ہٮ۪کَن کُنہِ تہِ ساتہٕ کیٚنٛہہ تہِ کٔرِتھ بیٚیہِ اگر اِنسان کُنُے زوٚن چھِ گژھان پِکنِک سُہ زَنہٕ ہیٚکہِ أسۍ ٹرٛاوٕل چھِ کران اِنسان کُنُے زوٚن سُہ ہیٚکہِ کُنہِ ساتہٕ رٲیِتھ تہِ تٔمِس ہٮ۪کہِ وَتھ تہِ ڈٔلِتھ وۄنۍ ییٚمہِ ساتہٕ گرٛوپ چھِ آسان واریاہَن دوستَن ہُنٛد أکِس دوستَس زَنہٕ آسہِ نہٕ پَے بیٚکِس دوستَس چھِ آسان وَتھ پَے تٔمِس چھِ پَے آسان ہُپٲرۍ چھِ یہِ وَتھ یَپٲرۍ چھِ یہِ وَتھ دۄن ترٛٮ۪ن زَنہٕ آسہِ نہٕ پَیی أکِس آسہِ کَنٛفٲرٕم پَے آسان وَتھ تہٕ اِنسان چھِ یَژھان بہٕ ہسا گژھٕ دوستَن سۭتۍ پِکنِک تیوٗت پرٛٮ۪فَر چھِنہٕ کران کُنُے زوٚن یا خانٛدارنہِ سۭتۍ یوٗتاہ اِنسان پرٛٮ۪فَر چھِ کران دوستَن سۭتۍ گژھنَس دوستَن چھِ ہٮ۪کان پَنٛنہِ کَتھٕ بٲوِتھ یہِ نہٕ خانٛدارنہِ ہٮ۪کَو ؤنِتھ یا کُنُے زوٚن کٔمِس وَنَکھ ژٕ دوس چھِ آسان مطلب یہِ چھِ آسان دِلُک سُکوٗن آسان دوس یِم چھِ راز آسان یِمَن چھِ آسان واریاہ واریاہ راز پَے یہِ مَہ چھِ اِنسان چھِ یَژھان تَوَے دوسٕے پرٛٮ۪فَر کَرُن پانَس سۭتۍ ٹرٛاوٕل کَرناوُن تہٕ بیٚیہِ یُس ساروی کھۄتہٕ بٔڑ نظر چھِ دوستَن سۭتۍ دوس چھِ کُنہِ تہِ ساتہٕ بکار یِوان یا اگر اِنسان کانٛسہِ سۭتۍ تھایہِ نہٕ برادٔری کِہیٖنۍ دوستٲنی تھایہِ نہٕ کانٛسہِ سۭتۍ کُنُے زوٚن بیٚہہِ وقتہٕ وِزِ چھِ تٔمِس تہِ آسان حاجَت تٔمِس چھِ آسان کیٚنٛہہ ضوٚرَتھ سُہ ہٮ۪کہِ نہٕ کُنُے زوٚن گٔژھِتھ کُنہِ تہِ جایہِ سُہ زَنہٕ گژھِ کُنُے زوٚن پِکنِک چَکرَس تٔمِس لَگہِ نہٕ تیوٗتاہ مَزٕ یوٗتاہ اگر تٔمِس دوس زٕ ژور آسَن بنٲیمٕتۍ یوٗتاہ تٔمِس دوستَن سۭتۍ لَگہِ مَزٕ دوستَن سۭتۍ چھِ واریاہ مَزٕ لگان اِنسان چھِ کران سارِوی کھۄتہٕ زیادٕ پرٛٮ۪فر دوستَن سۭتۍ گژھُن تہٕ بیٚیہِ اگر کیٚنٛہہ تہِ آسہِ کَرُن کُنہِ ساتہٕ خانٛدَر چھِ آسان گَرِ کیٚنٛہہ چھِ آسان گَرِ واریاہ واریاہَن جایَن پانٛژھ شےٚ دوس چھِ آسان اَکھ دوس کَرِ اَکھ کٲم بیٛاکھ دوس کَرِ بیٛاکھ کٲم بیٚیہِ چھِ یُس یہِ ٹرٛاولِنٛگ مُطٲبِق چھِ ٹرٛاوٕل گوٚو سارِوی کھۄتہٕ زیادٕ چھِ لگان دوستَن سۭتۍ مَزٕ اَتھ منٛز تہِ چھِ ہٮ۪کان واریاہ واریاہ مَزٕ تُلِتھ یہِ چھِ آسان اَتھ منٛز چھِ آسان واریاہ مطلب یہِ چھِ آسان واریاہ خوش حال دوستان سۭتۍ چھِ آسان